ہیٚلو اسلام علیکُم جناب ٹھیٖک چھُو حظ جناب اَسہِ حظ کریاو یور امر پیلس کریاو اَسہِ جوٚم فون منیجرس صأبس کریاو اَسہِ فون تُہی چھُو حظ جناب اَسہِ أسۍ ییٚتہِ گورنمنٹ ڈِگری کالیج شُپینہٕ پیٚٹھٕ حظ چھ أسۍ اَسہِ اوس اور اور اوس اَسہِ ٹیوٗر بچہٕ حظ ٲس اَسہِ اور نِنۍ اَوا اَوا تہٕ اَوا اَوا اَسہِ ٲسۍ تُہٕنٛدۍ کیٚنٛہہ روٗم ضروٗرت تُہۍ ؤنۍتَو بچہٕ حظ چھِ اَسہِ ژتجی بچہٕ روٗمس منٛز یٔژ وۅنۍ ایٚڈجسٹ گژھن یہِ حظ زٕ بیٚڈ گژھن اَسہِ روٗمس ایٚڈجسٹ گژھٕنۍ اَہن حظ اَہن حظ تُہۍ ؤنۍ تَو اَسہِ رینٹ کیٛاہ چھُ اَتھ یِمن چھُ دَہ دۄہ پیٚٹھ ٹیوٗر دہن دۄہن سُمب نا باقٕے اَتھ چھا حظ یہِ سہولیژ وہولیژ چھکھا ہر کانٛہہ

باتھ روٗم واتھ روٗم سِسٹم چھا فِٹ اَتہِ چلو چلو حظ ٹھیٖک چھُ ہر کانٛہہ فیسلٹی چھِ ایویلیبٕل چلو چلو حظ منٛڈے واتو منٛڈے واتو أسۍ اور چلو چلو حظ ٹھیٖک چھُ منٛڈے منٛڈے نیکسٹ منٛڈے واتو أسۍ اور فِلحال چھ یُتُے پتہٕ ییٚلہِ آسہِ تہِ ؤلِو أسۍ وُچھو کہیٖنٛۍ پرواے اَہن حظ اَہن حظ یہِ چھُ گورنمنٹ طرفہٕ

چلو چلو حظ ٹھیٖکھ حظ چھُ